اَلسلام علیکُم وعلیکُم سَلام وعلیکُم سَلام ٹھیٖک چھُ اَصٕل پٲٹھۍ آ بہٕ چھُس آمِر آمِر آ تُہۍ چھُ نہ مُناظر ییٚمِس یُس حظ کیب ییٚمِس چھِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ مےٚ کَرے نہ حظ کیب بُک کہ مےٚ اوسَا یہِ حظ یہِ گژھُں گُلمرگ تامَتھ حظ آ مےٚ دِژے پَنُن اٮ۪ڈرَس ییٚتہِ حظ اٮ۪ل ڈی ہاسپِٹَل نِش پیوٚوُ یاد ٹھیٖک ٹھیٖک ٹھیٖک آچھَ اَچھَ اَچھا آ تُہۍ کوٚت وٲتِو حظ ٹھیٖک ٹھیٖک بِضٲطی اسہِ گٔیے پرٛابلِم حظ مہربٲنی کٔرِتھ مےٚ سَمکھیوٚ فرٛیٚنڈ حظ بہٕ اوسُس تٔمۍ سٕے سۭتۍ تٔمِس اوس اُکُنَتھٕے مےٚ ووٚن تُہۍ اَنناوَو بہٕ تپٲر گژھِ نزدیٖکھٕے پہمَتھ حظ یِکُنَتھ تۄہِہ پَنٕنۍ لوکیشَن ٲسۍ نہ حظ

تہٕ یُس مےٚ لوکیشَن ٲسٕو نہ حظ ترٛٲومٕژ تُہۍ یی زِ نہٕ وۄنۍ تَتھ لوکیشَن کِہینۍ مہربٲنی جسٹ رِکٮ۪سٹِنٛگ یوٗ تُہۍ یی زٮ۪و نہٕ تَتھ یَتھ حظ لوکیشَن پٮ۪ٹھ کِہینۍ بہٕ کَرٕ ہو تۄہِہ لوکیشَن نٔو سٮ۪نٛڈ یُتھٕے بہٕ اوٚتام واتہٕ ٹھیٖک چھَ حظ اَہن حظ آ وٕنۍ چھُس بہٕ وٕنۍ چھُس بہٕ اٮ۪ل ڈی نِشَن نٕے حظ مگر تُہۍ تُہۍ کَتہِ چھو پانہٕ حظ وٕنہِ اَچھا تُہۍ تہِ چھُ نہٕ درٛٲمِتۍ کِہینۍ حظ وٕنۍ ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ییٚتھس چھُ نہ حظ تُہۍ رُکِو حالہ اوٚ أتۍ سٕے حظ یِتہٕ بہٕ واتہٕ بہٕ چھُس یہِ حظ یہِ مےٚ چھِ فرٛنڈ سۭتۍ أمِس چھِ لِفٹ ہَن سۭتۍ حظ بہٕ پَکہٕ أمِس سۭتۍ تھوڑا بہت أمِس چھِ أتھۍ روٗٹَس حظ گژھُن گُلمرگ روٗٹَس ٹھیٖک چھِ حظ تہٕ بہٕ پَکہٕ تھوڑا بہت أمۍ سٕے سۭتۍ یہِ ترٛایہِ مےٚ تھوڑا بہت منٛز باگ حظ بہٕ کَرو لایِو لوکیشَن تَتٮ۪تھ سٮ۪نٛڈ تُہۍ وٲتۍ زٮ۪و مہربٲنی کٔرِتھ تٔتھۍ لوکیشَنَس ٹھیٖک چھِ حظ اہن حظ آ تٔتھۍ تٔتھۍ تٔتھۍ ٹھیٖک ٹھیٖک ٹھیٖک سَر چَلو تیٚلہِ نیرٕ بہٕ ییٚتہِ ٹھیٖک چھِ حظ ٹھیٖک تُہۍ تھٔیِو کال یِتھَے کٲٹھۍ کینٛہہ چھِنہٕ کینٛہہ چھِنہٕ تھٔیِو کال یِتھَے کٲٹھۍ کِہینۍ چھُنہٕ پَرواے حظ چلو چلو آ ٹھیٖک ٹھیٖک حظ چلو کینٛہہ چھُنہٕ آ بہٕ کَرٕ وٕلۍ حظ بہٕ کَرو تۄہِہ لای لایِو لوکیشَن سٮ۪نٛڈ حظ تُہۍ وٲتۍ زٮ۪و وَنۍ أتھۍ پٮ۪ٹھ ٹھیٖک چھِ حظ چلو کینٛہہ چھِنہٕ بہٕ کَرٕ لایِو لوکیشَن مہربٲنی کٔرِتھ جل جلدی تہٕ جلدی وٲتۍ زیو کیازِ اَسہِ چھِ تھوڑا بہت مِٹِنٛگ حظ مےٚ چھِ جلدی وا واتُن حظ آلرٮ۪ڈی گوٚو ژیر حظ کیازِ مےٚ ٲسۍ تۄہِہ کیب کٔرمٕژ صُبحٲے بُک حظ تُہۍ ٲسِو نہٕ وٲتۍ مٕتی ٹھیٖک حظ چھُ ٹھیٖک حظ چلو مہربٲنی چلو مہربٲنی وَنۍ یۄس بہٕ نٔو لوکیشَن کَرو نہ حظ تۄہِہ سٮ۪نٛڈ نوو جگہ لوکیشَن پرٛزَنٛٹ لوکیشَن تہٕ تُہۍ حظ وٲتۍ زٮ۪و مہربٲنی کٔرِتھ تٔتھۍ سٕے ٹھیٖک چھِ حظ چلو کِہنۍ حظ کِہنۍ حظ اِنشاء اللہ أسۍ کَرو تٔتھۍ سٕے میٖٹ اَپ کِہینۍ چھِنہٕ پَرواے حظ چِلَو مگر نیٖر زٮ۪و وَنۍ ٹھیٖک چھِ حظ یُتھُے بہٕ لوکیشَن کَرٕ سٮ۪نٛڈ حظ تہٕ تیوٗتٕے نیٖر زٮ۪و تِتھٕے ٹھیٖک حظ ٹھیٖک تَمے ساتہٕ تَمے ساتہٕ نیٖر زٮ۪و تُہۍ کِہنۍ حظ کِہنۍ حظ ٹھیٖک حظ چلو چلو اَسَلام علیکُم